ہَو یوٗ آر ہَو ٹُہ ٹرٛانٕسلیٹ سَمتھِنٛگ فرٛام وَن فرٛام آر اِنٹُہ کشمیٖری وَٹ واز دَ سِپٮ۪سِفِک اٮ۪کٕسپیٖریَنٕس لایِک

کیٛاہ تۄہہِ پیوٚوا زانٛہہ تہٕ کیٚنٛہہ تہِ ٹرٛانٕسلیٹ کَرُن کٲشرِس منٛز یُتھ کانٛہہ اٮ۪کٕسپیٖریَنٕس ؤنِو شِیَر کٔرِو اَسہ سۭتۍ فرٛام یوٗ ہَو یوٗ آر ٹُہ ہیو ٹُہ ٹرٛانٕسلیٹ سَمتھِنٛگ فرٛام آر یا کشمیٖری پٮ۪ٹھ اِنٛگلش پٮ۪ٹھ اِنٛگلِش پٹٮ۪ھ کشمیٖری پٮ۪ٹھ کیٚنٛہہ چھُ آز تام پیوٚمُت تۄہہِ ٹرٛانَسفَر کَرُن یا ٹرٛانسلیٹ کَرُن اَمیُک اٮ۪کٕسپیٖرینٕس کٔرِو اَسہِ سۭتۍ شِیَر تہٕ آ مےٚ چھِ کوٚرمُت واریاہ لَٹہِ کانٛہہ اِنٛگلِش سٮ۪نٹٮ۪نٕس کشمیٖریَس منٛز یا کَشمیٖری سٮ۪نٹٮ۪نٕس اِنٛگلِشَس مَنٛز ٹرٛانٕسلیٹ یِتھ کٔنۍ أسۍ وَنان چھِ مِثال ہیوٗوُس ہیوٗ سَمکھان جیسے کو تیسا یا اِنٛگلِش پٲٹھۍ ہٮ۪کو أس ؤنِتھ ٹِٹ فار دَ ٹیٹ تہٕ ہیوٗوُس ہیوٗ سَمکھان چھِ کٲشٕر پٲٹھۍ کٲشٕر پٲٹھۍ مطلب تہٕ کیٛاہ چھِ وَنان اَمہِ حصہٕ یِتھَے کٔنۍ چھُ ہٮ۪کان أسۍ بیٚیہِ کیٚنٛہہ چیٖز مِثال کانٛہہ چیٖز چھُ ٹرٛانٕسلیٹ پٮ۪وان کَرُن اِنٛگلِشَس پٮ۪ٹھ کٲشرِس منٛز کٲشرِ پٮ۪ٹھ پٮ۪وان اِنٛگلِشَس منٛز مطلب وَٹ اِز یُوَر نیم یہِ چھُ اِنٛگلِش سٮ۪ٹٮ۪نٕس اَتھ چھِ کَرُن کٲشٕر پٲٹھۍ ژےٚ کیٛاہ چھُے ناو یا یہِ اَگر اَسہِ سوال تہِ ژےٚ کیٛاہ چھُے ناو اَسہِ چھُ یور لٮ۪کھُن مطلب کۄچھَن یہِ چھِ وَنان وَٹ اِز یُوَر نیم تہٕ یہِ یِتھَے کٔنۍ چھِ یِم ٹرٛانٕسلیٹ کَرنہٕ کیٚنٛہہ تہِ چیٖز اِنٛگلِش پٲٹھۍ وَنٛنہٕ آو سُہ گوٚژھ یُن کٲشٕر پٲٹھۍ یُن ٹرٛانٕسلیٹ کَرنہٕ یا کٲشٕر پٲٹھۍ آسہِ سُہ گوژھ یُن اِنٛگلِش پٲٹھۍ ٹرٛنٕسلیٹ کَرنہٕ یہِ چھِ پرٛژھان یی تۄہہِ چھُوا آز تام زانٛہہ کوٚرمُت کِنہٕ نَہ فار اٮ۪کزامپٕل أسۍ کیٛاہ وَنو أسۍ دِمو مِثال کے طور پر اَسہِ چھُ آو وَنٛنہٕ اَسہِ چھُ کانٛہہ آرڈَر کوٚرمُت پٕلیس پَتہٕ چھُ یہِ کٮ۪نسَل کَرُن یا اَسہِ چھُ یہِ ڈیٚلؤری کَرٕنۍ چَک یہِ کٕژمِس تام واتہِ یا یہِ ووت نہٕ کِہیٖنۍ نہٕ تہٕ یہِ چھِ اَسہِ پٮ۪وان پَتہٕ اِنٛگلِش پٲٹھۍ لٮ۪کھُن ٹرٛانٕسلیٹ کَرُن گۄڈٕ چھِ آسان سُہ دٮ۪ماغَس منٛز کٲشٕر پٲٹھۍ سونٛچُن پَتہٕ چھِ آسان سونٛچُن اُردو پٲٹھۍ یہِ کِتھ کٲٹھۍ چھُ وَنُن یِتھ کٔنۍ چھِ أسۍ پَنُن اٮ۪کٕسپیٖریَنٕس شِیَر کَران ییٚلہِ أسۍ آنسَر چھِ کَران کُنہِ تہِ کۄچھنَس یا قۄدرٔتی طورَس پٮ۪ٹھ یا نارمٔلی طورَس پٮ۪ٹھ یِتھ کٔنۍ اَسہِ تَگہِ اِنٛگلِش کَرُن کٲشرِس منٛز ٹرٛانٕسلیٹ تہٕ کٲشٕر کَرُن اِنٛگلِش منٛز ٹرٛانٕسلیٹ